اَسہِ چھنہٕ کٕہٕنۍ تہِ سُہ دُکان یا سُہ بازَر نزدیٖک ییٚمہِ پٮ۪ٹھ أسۍ پَرنہٕ خٲطرٕ پانَس کِتابہٕ اَنہو امہِ موٗجوٗب چھِ اَسہِ گَژھان واریاہ پیٚوان دوٗر گَژھُن پَتہٕ چھِ أسۍ تِم کِتابہٕ اَنان تہٕ تٕمو پٮ۪ٹھ چھِ أسۍ پَنُن پَرُن حٲصِل کَران تَوے چھِ أسۍ پَتہٕ دوٗرِ دوٗرِۍ واریاہ دوٗرِ پٮ۪ٹھ کِتابہٕ اَنان تہٕ کَران چھِ